اَسلامُ علیکُم وعلیکُم سلام اَہن حظ ؤنِو دُعا الحمداللہ شُکرُسناح فرمٲیِو کیٛاہ دٔلیٖل

ٹھیٖک ٹھیٖک ٹھیٖک چھُ

اَتھ چھُنہٕ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنٛۍ نہٕ اَتھ چھُ کَرٕنۍ تۄہہِ کٲم گۄڈٕے چھِو تۄہہِ فیٹی چیٖز کَرٕنۍ بنٛد ٹھیٖک چھا باقٕے چھُ بیٚیہِ چھُو تۄہہِ واک کَرُن پتہٕ چھُ لٮ۪من لٮ۪من ٹی چیٚنۍ تَتھ چھِ کافی چیٚنۍ تَتھ چھُ واک کَرُن تۅہہِ چھُ باقٕے یِم چیٖز چھِ ٹھوٗل چھِ فیٹی چیٖز چھِ یِم چھِ ایوایڈ کَرٕنۍ نہَ نہَ دَوا چھُنہٕ اِنشیلی چھُنہٕ ضروٗرت کیٚنٛہہ فِلحال کٔرِو تُہۍ مطلب واک کٔرِو فیٹی چیٖز کٔرِو بَنٛد لٮ۪مَن ٹی چیٚیِو تہٕ کافی چیٚیِو فرٛوٗٹَس منٛز ہیٚکِو تُہۍ ایپل ہیٚکِو کھٮ۪تھ بٮ۪نانا ہیٚکِو نہٕ کھٮ۪تھ کیٚنٛہہ تُہۍ ہیٚکِو گرٛیٚپٕس کھٮ۪تھ تُہۍ ہیٚکِو مطلب ایپُل کھٮ۪تھ ٹھیٖک ٹھیٖک سی آر پی چھُ آسان پازِٹِو تَتھ منٛز چھُ آسان اِنفلمیٚشَن باڈی اِنفلمیٚشَن چھِ آسان ییٚمہِ سۭتۍ سویٹنٮ۪س چھِ یِوان ٹایڈنٮ۪س چھِ یِوان باڈی منٛز تَمہِ خٲطرٕ تہِ چھُو تۄہہِ بیٹَر واک کَرُن کیٛازِکہِ ییٚلہِ تُہۍ واک کٔرِو تُہُنٛد بُلَڈ سٔرکُلیٚشَن گژھِ بَڈٕ بہتر ییٚمہِ سۭتۍ تۄہہِ فرق یی یِمن چیٖزَن کٔرِو گۄڈٕ فالوٗ اِنشیل سِٹیج پٮ۪ٹھ چھِنہٕ أسۍ میٚڈِسن پرٛووایڈ کَران کیٚنٛہہ نہَ چھِ أسۍ کانٛہہ کَنسَلٹیٚشَن کَران اِنشیل سِٹیج پٮ۪ٹھ چھُو تۄہہِ ہاں ؤنِو ؤنِو بہٕ چھَس بوزان ٹھیٖک ٹھیٖک یہِ چھُ تۄہہِ یہِ چھُ تۄہہِ دِس اِز بِکاز آف یُس تُہۍ چھُ وَنان کہِ مےٚ چھُ فیٹی لِوَر اَمہِ وجہ سۭتۍ چھِ باقٕے باڈی ہٕنٛدۍ اٮ۪نزام تہِ گژھان اِنوالو لایِک یہِ تُہۍ ٲسِو وُنۍ اے ایس آرُک وَنان تُہۍ چھُو شُگرُک وَنان یہِ چھُ سورُے گَژھان بِکاز آف دِس آ فیٹی لِوَر تُہۍ کٔرِو پَنُن ڈایِٹ کَنٹرٛول تُہۍ کھیٚیِو پرٛاپَر ڈایِٹ تۄہہِ کٕژاہ چھا ایج تۄہہِ پَزِ اَمی بہتر پَکُن تۄہہِ پَزِ واک کَرُن تۄہہِ پَزَن کیٚنٛہہ مطلب پَنُن اَکھ ڈایِٹ پُلین بَناوُن یتھ تُہۍ فالوٗ کٔرِتھ ییٚمہِ سۭتٮ۪ن ہاں کیٛازِ تُہۍ ہیٚکِو ہیرَن بۄن ہیٚرِ بۄن کٔرِتھ ہیرن تٕرٛہن مِنٹَن ہیٚکِو کٔرِتھ واک ہیٚکِو کٔرِتھ پرٛاپَر ڈایٹ چھےٚ تُہۍ یِتھٕ کٔنۍ تۅہہِ مےٚ ووٚنمو گۄڈٕ تہِ لٮ۪مَن ٹی چیٚیِو کافی چیٚیِو واٹَر اِن ٹیک کٔرِو پنٕنِس یَتھ غذہَس منٛز أنِو تُہۍ چینٛج سُہ کھیٚیِو مطلب پرٛاپَر ڈایِٹ کھیٚیِو فیٹی چیٖز کٔرِو ایوایِڈ بامبَرَنٕچ چھَنہٕ ضروٗرت کیٚنٛہہ تہٕ مگر یُس مطلب تۄہہِ پَزیو یوٗ شُڈ بی ٹیک کِیر یُور ہٮ۪لٕتھ تۄہہِ پَزِ پنٕنِس صحتس خیال تھاوُن کیٛوٗنٛکہِ آپ ابھی بہت چھوٹی ہو یوٗ شُڈ فالوٗ دَ روٗلٕز اینٛڈ آل دیٹ کِہیٖنٛۍ تہِ چھُنہٕ پَرواے أسۍ چھِ ہمیشہِ تُہٕنٛدِ خٲطرٕ ییٚتٮ۪تھ بِہِتھ حظ اَدٕ حظ چلو بِہِو اَسلام علیکُم